ییتہِ ہسا چھِ کالیج اَلگ الگ بایِز کالیج چھِ آسان اَلگ گٔرلٔز کالیج چھِ آسان الَگ بایِز چھِ ہٮ۪کان پَنٕنہِ آیہِ پانہٕ پَنُن ٹیلینٛٹ کٔرِتھ بیٚیِس نِش ہٲوِتھ گٔرلٔز چھِ ہٮ۪کان پَنُن ٹیلینٛٹ ہَر کٲنٛسہِ نِش ہٲوِتھ بایِز وُنکٮ۪ن چھِ آسان کُنہِ جایہِ چھِ آسان سَپورٹٔس گیٚمہٕ تَتن چھُ آسان یِتھٕ پٲٹھۍ یِتھ یتھ جٲے ٲسۍ نہٕ ہٮ۪کنٕے بایزَن نِش اوس نہٕ ہٮ۪کان گٔرلٔز ٹرٛیک سوٗٹ لٲگِتھ یا سۄ کانٛہہ یوٗنِفارم لٲگِتھ یۄس نہٕ گوٚو کوٗر ہٮ۪کہِ ہا بایزَس تھٕے لٲگِتھ کِہیٖنٛۍ ؤنکٮ۪ن چھُ بایِز پَنٕنہِ آیہِ کِرکَٹس وردی لاگَان بایِز چھِ پَنٕنہِ آیہِ فُٹ بالَس وردی لاگَان گٔرلٔز کالیج ییٚلہِ اَلگ چھُ آسان گٔرلٔز تہِ چھِ تٔمی آیہِ پَنٕنۍ تَتٮ۪ن چھِ آسان گٔرلٔزٕے یوت تِمَن چھُ پَنُن پان باسان سیٚف تہٕ تِم چھِ پَنٕنہِ آیہِ کُنہِ ساتہٕ چھِ آسان یہِ گیمٕز ڈے چھُ آسان کُنہِ ساتہٕ چھُ آسان کانٛہہ پرٛوگرام چھُ آسان کانٛہہ کُنہِ ساتہٕ چھُ آسان یہِ ڈرٛاما چھُ آسان کالجن منٛز بَناوُن گوٚو بایِز کالجَس منٛز چھِ آسان بایزٕے یوت بایِز ہیٚکہِ بایِز چھِ ہٮ۪کان بایزنٕے ہٲوِتھ

بایزَن چھُ اَلگ پَنٕنہِ کالجَن منٛز گٔرلٔزَن چھُ اَلگ گٔرلٔز کُنہِ جایہِ چھُ سَر آسان بایزَن تھی ہٮ۪کہِ ہا نہٕ سَرَس تھی کوٗر کَتھ کٔرِتھ کیٚنٛہہ ؤنکٮ۪ن چھِ ہٮ۪کان کوٗر اَصٕل پٲٹھۍ کَتھ کٔرِتھ پَنٕنٮ۪ن سَرَن سۭتۍ پَنٕنٮ۪ن لیکچرارَن سۭتۍ پَنٕنٮ۪ن پرٛافیسرَن سۭتۍ چھِ ہٮ۪کان کوٗر پَنٕنہِ آیہِ سیوٚد کُن کَتھ کٔرِتھ بایِز چھِ ہٮ۪کان پَنٕنٮ۪ن کالجَن منٛز پَنٕنٮ۪ن لیکچُرارَن لیکچرارَن سۭتۍ پَنٕنٮ۪ن پرٛافیسَرَن سۭتۍ پَنٕنٮ۪ن سُکالَرَن سۭتۍ ہٮ۪کان پَنٕنہِ آیہِ پانٕے کَتھ کٔرِتھ ؤنکٮ۪ن چھُ پنٕن پَنٕنِس پانس احتِیارَات ہَر کٲنسہِ بایزَس اَلگ گٔرلٔزَس اَلگ بیٚیہِ چھُ ؤنکٮ۪ن ہَر کُنہِ جایہِ ہَر کُنہِ کَشمیٖرَس منٛز تہِ چھُ ؤنکٮ۪ن ہَر کُنہِ ؤرلڈَس منٛز چھُ ؤنکٮ۪ن بایِز کالیج آسان اَلگ گرلٔز اَلگ پَنُن بایِز ہٮ۪کان بایِز کالجَس گٔژِھتھ گٔرلٔز ہٮ۪کان کانٛہہ گٔرل چھِ پَتہٕ وَنان نہَ بہٕ ہٮ۪کہٕ بایِز کالجَس بہٕ ہٮ۪کہٕ یَکجاہ تہِ ہٮ۪کہٕ بہٕ پٔرتھ بہٕ ہٮ۪کہٕ یَکجاہ تہِ پَنُن ٹیلینٛٹ ہٲوِتھ سُہ ہٮ۪کہٕ بہٕ بایِز گٔرلٔز کوٗر چھِ گژھان تِمَن کالجَن منٛز تہِ سُہ ٹٮ۪نشَن چھُنہٕ آسان کِہیٖنٛۍ